سٲنِس ایریاہَس منٛز چھِ چَلان گُلِستان نِوٕز یَتھ پٮ۪ٹھ کٲشِر نِوٕز چھِ أسۍ ہٮ۪کان بوٗزِتھ کٲشِر نِوٕز چھِ أسۍ تَتھ پٮ۪ٹھ ہٮ۪کان بوٗزِتھ کانٛہہ یِتھ کَنۍ وایِس آف کَشمیٖر چھُ تَتھ پٮ۪ٹھ تہِ ٲسۍ کٲشِرۍ پٲٹھۍ وَنان نِوٕز کیٛاہ گوٚو کُنہِ کَتھ گامَس منٛز کیٛاہ گوٚو کَتہِ کیٛاہ گوٚو تہٕ تِتھَے کَٹھۍ چھِ أسۍ ہٮ۪کان بوٗزِتھ کٲشِر پٲٹھۍ بیٚیہِ چھِ یہِ اٮ۪ن ڈی ٹی وی یَس پٮ۪ٹھ یِتھ کَن اُردو پٲٹھۍ چھِ نِوٕز وَنان جِیو ٹی وی تَتہِ تہِ چھُ اردو آسان چَلان یِتھ کَنۍ سینما تہِ چھِ آسان اُردو چَلان یِتھَے کَٹھۍ چھِ اَسہِ گُلِستان نِو چَنَل یَتھ پٮ۪ٹھ أسۍ خبر چھِ ہٮ۪کان کٲشِرۍ پٲٹھۍ بوٗزِتھ مَصَد کُنہِ گا گامَس منٛز چھُ نار ہٮ۪وان پَتہٕ چھِ أسۍ اَسہِ چھِنہٕ آسان پَے کیٚنٛہہ أسۍ چھِ ٹی وی ترٛاوان یَلہٕ أسۍ چھِ لاگان چَنَل گُلِستان نِوٕز تَتہِ پٮ۪ٹھ چھِ أسۍ وَنان وَنان یِتھ یَتھ شہرَس پٮ۪ٹھ ہیوٚتُن نار ییٚتٮ۪ن ہیوٚتُن نار کۭتیٛاہ مَکان دٔدۍ بیٚیہِ ییٚلہِ کُنہِ جاے خۄداے رٔچھِن چھِ گژھان روڈ اٮ۪کسِڈٮ۪نٛٹ تَتَٮ۪ن چھِ أسۍ وَنان یَتھ ایریاہَس گوٚو روڈ اٮ۪کسِڈٮ۪نٛٹ یَتھ یَتھ چھُ ناو یِتھ کَنۍ چھِ یَتھ لوکیشَن پٮ۪ٹھ یا گاڑِ گوٚو یِتھ کَنۍ اٮ۪کسِڈٮ۪نٛٹ گوٚو یِتھ کٔہ ژور گٔے اللہ تعالیٰ رٔچھِن یِتھ کَنۍ چھِ وَنان ژور موٗدۍ زٕ ترٛےٚ چھِ زَخمی تِتھَے کَنۍ چھِ وَنان روڈ اٮ۪کسِڈٮ۪نٛٹ گوٚو بیٚیہِ چھِ أسۍ اَمہِ برٛونٛٹھ مِثال ہٮ۪کان ؤنِتھ کُنہِ تہِ جاے کانٛہہ جانوَر چھُ کٲنٛسہِ اِنسانَس ہٮ۪کان کھٮ۪تھ پَتہٕ چھِ نِوز رِپوٹَر تور واتان پَتہٕ چھِ أسۍ نِوٕز وٕچھان گُلِستان نِوٕز تَتھ پٮ۪ٹھ چھِ اَسہِ وَنان کٲشِرۍ پٲٹھۍ مقصَد شہرٕ شہرٕ ییٚلہِ شہرَس منٛز چھُ کیٚنٛہہ گژھان پَتہٕ چھِ أسۍ شامنَس وٕچھان ٹی وی تہٕ تَتہِ چھِ وَنان شہرَس منٛز گوٚو آز یہِ واقعہ پَگاہ گوٚو ہُہ واقعہ ہٮ۪کان چھِ أسۍ وٕچھتھ نِوٕز پَکان پَکان چھِ أسۍ یِتھَے کَنۍ برٛونٛٹھ بیٚیہِ چھِ أسۍ ییٚلہِ کُنہِ گامَس منٛز کانٛہہ جنٛگلی جانوَر چھُ وَسان کٲنٛسہِ اِنسانَس چھُ کھٮ۪وان کَران چھُس زخمی مِثال اننت ناگَس منٛز اننت ناگَس منٛز کۭتیٛاہ گام چھِ تَتھ کُنہِ گامَس منٛز چھُ آسان کانٛہہ تہِ ناو ییٚلہِ تَتہِ کانٛہہ جنٛگلی جانوَر چھُ کٲنٛسہِ اِنسانَن کھٮ۪وان پَتہٕ چھِ أسۍ نِوٕز بوزان پَتہٕ چھِ وَنان یَتھ ییٚتہِ کھیوٚو یِتھ کَن ہاپُتھ چھُ آسان تینٛتوا چھُ آسان سٕہہ اِنسان زخمی أمۍ ہسا مور یہِ اَکھ مورُن بیٚیہِ زٕ ژور کٔرِنۍ زخمی وَنان چھِ أسۍ خبرِ پٮ۪ٹھ تہٕ پَکان چھِ أسۍ تَمے تَمے برٛونٛٹھ